وعلیکُم سلام اگر حظ تۄہہِ أکِس گھنٛٹس چھو سوٲرۍ چیٚنۍ تیٚلہِ حظ ہٮ۪مو تَتھ رۄپیَس پنٛداہ شَتھ رۄپیہِ تُل حظ کیٚنٛہہ نہٕ حظ چھُنہٕ چیٚیِو تُہۍ فلحال أکِس گھنٛٹس سوٲرۍ تہٕ پتہٕ وٕچھو